مےٚ ہَسا چھ اِنڈین فلمس تہٕ میوزِک پَسَنٛد کَران کینٛہہ چھِ تِم فلمہٕ یِم مےٚ واریاہ پَسَنٛد چھِ کَران تہٕ کینٛہہ چھِ تِم فلمہٕ یِم نہٕ مےٚ تیٖژاہ پَسَنٛد چھِ یِوان جَنرٔلی یِم اِنڈیا ہَس مَنٛز کامیڈی موٗوی چھِ بَناونہٕ یِوان تِم ہَسا چھِ مےٚ پَسَنٛد تہٕ بیٚیہِ ہَسا چھِ مےٚ ساینس فکشَن تہِ پَسَنٛد یِوان اَلبَتہ اِنڈیا ہَس مَنٛز ہَسا چھِ نہٕ ساینٛس فکشَن تیٖژاہ موٗوی یِوان بَناونہٕ کِہیٖنۍ مےٚ حَظ میون فیورِٹ ایٚکٹَر ہَسا چھُ شارُخ خان سُہ ہَسا چھُ واریاہ اصٕل رومیٚنٹِک موٗوی بَناوان تہٕ بیٚیہِ ہَسا چھُ مےٚ راج پال یادَو تہِ اصٕل لَگان کیازکہِ یِتھ پٲٹھۍ زَن مےٚ ووٚن زِ مےٚ ہَسا چھ کامیڈی واریاہ پَسَنٛد یِوان مےٚ ہَسا چھِ ناینٹیٖزِک سانٛگ پَسَنٛد یِوان ہِندیٖزِک یِم ہَسا جَنرٔلی شارُخ خان چٮ۪ن مووِیَن مَنٛز ہَسا چھُ آسان میون فیورِٹ سِنٛگَر ہَسا چھُ لَ سُہ ہَسا چھُ زٔنۍ تہِ تٔمس چھُ ناو لَتا مَنٛگیشکَر سُہ ہَسا تٔمۍ سٕنٛدۍ سانٛگ ہَسا چھِ واریاہ اصٕل تٔمس ہَسا ٲسۍ اکھ نیچرَل وۄیِس اللہ تعالیٰ ہَن دِژمٕژ یُس ہَسا واریاہَن ٲسۍ خۄش کَران یتھ نہٕ کانٛہہ آٹو ٹون تہِ اوس یوٗز یِوان کَرنہٕ تمہِ وَقتہٕ تہِ ہَسا ٲسۍ تٔمِس اکھ اکھ خۄشوٕنۍ آواز